اَسَلامُ علیکُم تۄہہِ چھو حظ شال تھاوان اَسہِ اَسہِ اوس شال ضوٚرت أسۍ چھِ سُمبلہٕ پٮ۪ٹھ اَسہِ چھِ پشمیٖن شال ضوٚرت تۄہہِ ؤنِو اَسہِ کوٚت چھُ واتُن

ٹھیٖک حظ چھُ وَنۍ تۄہہِ ؤنِو ریٹ کیٛاہ چھو تۄہہِ اَتھ کیٛاہ ریٹ چھِ ٹھیٖک حظ چھُ یہِ چھا فُل پشمیٖن کِنۍ یہِ چھُ سیٚمہِ پشمیٖن ہاں ڈِسکاوُنٹ گَژھِ مٮ۪لُن ہاں ٹھیٖک حظ چھُ ادٕ حظ ادٕ حظ سُملہِ پٮ۪ٹھ چھِ أسۍ سُملہٕ پٮ۪ٹھ أسۍ یِمو اِنشاللہ پتہٕ وٕچھو أسۍ اَتی کیٛاہ باسہِ مطلب کُس ہیو یی اَسہِ پسنٛد اَسہِ چھِ پشمیٖن شال ضوٚرت وَنۍ وٕچھو نَہ حظ أسۍ تٔتی وٕچھو أسۍ وَنۍ پتہٕ کرو أسۍ تٔتی پسنٛد اَہن حظ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ بیٚیہِ کیٛاہ چھو تۄہہِ تھاوان بیٚیہِ کیٛاہ چھو تۄہہِ تھاوان بیٚیہِ کیٛاہ آیٹم چھو اَمہِ ورٲے تھاوان بیگ بیگ تہِ چھِنَہ حظ آز یِوان کانی بیگ کانی سوٗٹھ چھِ سورٕے کیٚنٛہہ چھا حظ ایولیبل ادٕ حظ ادٕ حظ ٹھیٖک حظ چھُ ادٕ حظ ٹھیٖک حظ چھُ ٹھیٖک ادٕ حظ ادٕ ٹھیٖک حظ چھُ آ ٹھیٖک حظ ٹھیٖک حظ ادٕ حظ اسَلام علیکُم